اہن سا ڈاکٹر سر محمد اقبال ہسا چھُ مےٚ فیورِٹ سُہ ہسا اوس مُسلِم سُکالر اتھ سۭتۍ سۭتؠن ہسا اوس سُہ فُلاسفر تہِ فلاسفرس سۭتۍ سۭتۍ ہسا اوس سُہ پالٹِشن تہِ سُہ ہسا اوس شاعری لیکھان اُردوَس منٛز تہِ تہٕ بیٚیہِ حظ اوس سُہ باقٕے یتھ منٛز فارسیس منٛز تہِ ہسا اوس سُہ پنٕنۍ شٲعری لیکھان سُہ ہسا چھُ نو نومبر اردہ شیٚتھ تہٕ ستستھَس منٛز زامُت پاکِستان سِیالکوٹس منٛز تہٕ تٔمۍ سُنٛد وفات ہسا گوٚو اَسلاما آبادس منٛز تٔمۍ سٕنٛدۍ اَبوا اشداد تٔمۍ سٕنٛدۍ گرِکی ٲسۍ مول اوس موج اوس تِم ہسا چھِ ٲسمٕتۍ بَزاتہِ کھۄد کٲشِر تِم ہَسا چھِ ٲسۍ مٕتۍ کشمیٖرٕکۍ تٔمۍ سٕنٛز تٔمۍ ہسا چھِ کِتاب لیٚچھمٕژ تٔمۍ چھِ کِتاب لیٚچھمژ واریاہ تہٕ مگر مےٚ چھِ تٔمۍ سٕنٛز پسنٛدیٖدٕ کِتاب بانگی دِرا سُہ ہسا اوس مُسلمانن ہُنٛد مُسلمانن اوس سُہ یِتھۍ کٲٹھۍ ونان کہِ تُہۍ ہسا گٔژھِو حُشار تُہۍ یِیِو دیٖنس کُن تُہۍ جُڑیو اللہ تعالیٰ ہس سۭتۍ سُہ ہسا اوس اکھ مُتبر انسان سُہ ہسا اوس اکھ نیکھ اِنسان تٔمۍ ہسا چھِ واریاہ کِتاب لیچھمٕژ أکِس منٛز چھُ تٔمۍ لیوکھمُت أکِس کِتابہِ منٛز چھُ یہِ شاعر تٔمۍ لیوکھمُت خُد ہی کو کر بُلنٛد کہِ اتنا ہر تقدیٖر سے پہلے خدا بنٛدے سے خُد پوٗ بتہ تیری رزا کیٛاہ ہے تِکیازِ خود خدا بنٛدے سے خود پوچھے بتا تیر رزا کیٛاہ ہے سُہ ہسا اوس امہِ آیہِ اتھ شعرس تشٲری کران کہِ سُہ اوس دَپان تُہۍ جُڑِو اللہ تعالیٰ سۭتۍ تیوٗت تیوٗت جُڑِو تُہۍ اللہ تعالیٰ سۭتۍ تُہۍ کٔرِو اللہ تعالیٰ سٕنٛز فرمان بنٛد فرمان بردٲری تِکیازِ سُہ وَنو تہٕ اللہ تعالیٰ وۄنۍ تۄہہِ تورے خدا بنٛدے سے خُد پوٗچھے اللہ تعالیٰ وۄنۍ تورے وَن سا ژےٚ کیٛاہ چھُ بنٛدس وَن سُہ ژےٚ کیاہ چھُ ضوٚرتھ تہٕ سُہ ہسا اوس اکھ مُسلمانن ہُنٛد اکھ لیٹر اکھ امہِ باوجوٗد چھُ مےٚ سُہ پسنٛد اَمہِ موٗجوٗب چھُ مےٚ سُہ پسنٛد تِکیازِ سُہ ہسا اوس مُسلمانن دپان تٔمۍ ہسا گژھو ڈیٖویٹ کینٛہہ تقسیٖم ما گژھو تُہۍ کینٛہہ تُہۍ روٗزِو أکسٕے پؠٹھ قٲیِم تہٕ دٲیِم تہٕ روٗزِو أکسٕے چیٖزَس پؠٹھ أکسٕے چیٖزس کٔرِو تُہۍ تھپھ اَمہِ باوجوٗد چھُ مےٚ اَمہِ سُہ پسنٛد کہِ سُہ اوس دَپَن تفرُک مہٕ کٔرِو پانہٕ ؤنۍ کینٛہہ لڑایہِ مہٕ کٔرِو جگڑٕ مہٕ کٔرِو پانہٕ ؤنۍ کینٛہہ امہِ موٗجوٗب چھُ سُہ مےٚ پسنٛد